بہٕ چھَس اکی لٹہِ گٔمٕژ تارسا مارسا مطلب کہِ تَتہِ سُہ چھُ واریاہ واریاہ دوٗر مطلب کہِ واریاہ دۄہ لگان تور گژھنس تَتہِ چھِ واریاہ تھکان مطلب کہِ ڈرنک اوسُم سۭتۍ تریش ٲس سۭتۍ واریاہ چیٖز ٲسۍ مطلب کہِ سُہ چھُ واریاہ دوٗر پو واریاہ دوٗر چھُ سُہ چھُ پانژھ ہَتھ کوٗت تام چھُ سُہ کیاتھام یادٕے چھُنہٕ مگر اکی لٹہِ چھس بہٕ گٔمٕژ مےٚ ٲس ڈرنک تہِ سۭتۍ تریش ٲس سۭتۍ